ہیٚلو مےٚ مےٚ یہِ فون گوٚوا صوٗفی میٛوٗزِک بینٛڈس بہٕ چھَس اصلی فنگشَن آرگٕنایزز مےٚ چھُ کَرُن پَگاہ صوٗفی میٛوٗزک اِیوینٛٹ چھُ مےٚ ییٚتہِ کَرُن سیلِبریٹ یتھ منٛز مُختلف شٲعِر آسن تہٕ تِہُنٛد لُطُف اَنٛدوز موٗجوٗب چھُ مےٚ کَرِٕنۍ اکھ فنگشَن آرگٕنایِز تُہۍ ہیٚکوا تتھ منٛز آ مطلب تُہۍ ییٚمہِ آیہِ پَتہٕ ؤنِو تُہُنٛد فیٖس کوٗتاہ کیٛاہ آسہِ تہٕ تُہۍ ٲسوا ایویلیبٕل تُہۍ ہیٚکوا یہِ فنگشَن ایٚٹینٛڈ کٔرِتھ آ ٹھیٖک چھُ یہِ آسہِ اَسہِ بہٕ کَرہو تۅہہِ امِچ ڈیٖٹیل سٲرٕے سینٛڈ یہِ آسہِ اَسہِ پَگاہ نہَ کیٚنٛہہ کٲلۍکیٚتھ چھُ اَسہِ یہِ ایم اے روٗڈَس پیٚٹھ کَرُن اتھ منٛز آسَن واریاہ فَنکار تہِ آسَن تتہِ بیٚیہِ چھِ اتھ منٛز زیادٕ تر لوٗکل گیسٹ آسَن اَسہِ تتہِ تہٕ یہِ روزِ بیٚیہِ ؤنِو بیٚیہِ ؤنۍزیٚو تُہۍ اَسہِ کَمہِ ٹایپُک آسیٚو ییٚمہِ آیہِ أسۍ پَتہٕ ڈیکوٗریشَن تٔتھۍ تھیٖمَس حِساب تھاوَو أسۍ تتہِ یہِ آسہِ زیادے سے زیادٕ أکِس یا ڈۅڈس گنٹس تانۍ روزِ یہِ آ قوالی روٗزِ بہتر کیٛازِ کہِ تتھ منٛز تتہِ چھِ زیادٕ بُزرگٕے ٹایِپ بُزرگٕے واریاہ چھِ تِم تِہٕنٛدِ خٲطرٕ روزِ قوالی بہتر تُہُنٛد واریاہ زیادٕ شُکریہ تہٕ بہٕ کرہو تۅہہِ نَمبر ڈیٹیل بیٚیہِ سوٗزہو تۅہہِ گٲڑۍ تہِ یورٕے تُہۍ سوٗزہون سُہ نَفر سُہ کَرِ ییٚتیٚن وُچھِ یہِ جاے پنٕنہِ حِسابہٕ تمی آیہِ ونہِ سُہ مےٚ پَتہٕ أسۍ کَرو تھیٖم ڈِسایِڈ آ بِلکُل تِم آسَن بُزرگٕے شُکریہ بہٕ کَرٕہو بہٕ کَرہو تۅہہِ نَمبر سینٛڈ یہِ وُچھ زیٚو تُہۍ اَسلامُ عَلیکُم